یُس اسہِ یہِ یوگا چھُ یہِ نہ سا چھِ خٲلی ایٚکزَرسایِز کِہیٖنۍ کیازکہِ أڑۍ ہسا چھِ وَنان یہِ چھِ خٲلی ایٚکزَرسایِز یُس یہِ یوگا چھُ أڑۍ چھِ دَپان یہِ چھِ خٲلی یارٕ یہٕ ایٚکزَرسایِز بیٚیہِ چھُنہٕ کِہیٖنۍ ہُہ یہٕ تہِ مَگر اَصلی حٔقیٖقَتَس منٛز چھُنہٕ یہِ خٲلی ایٚکزَرسایِز کِہیٖنۍ کیازکہِ اَناسَن یُس چھُ اَتھ یوگاہُک پاٹ اَکھ یہِ نہ ہسا چھُنہٕ یہِ ہسا چھِ سِٹرنٛگٕتھ مَثلَس دِوان یُس یہِ پوسچَر چھُ باڈی ہُنٛد سیٚود کَران بیٚیہِ بیاکھ اَکھ کَتھ اَمہِ سۭتۍ چھِ تَنٛدرُستہٕ روزان

کیازکہِ اگر یہٕ خٲلی ایٚکزَرسایِز آسہِ ہا یہِ ہیٚکہِ ہا نہٕ اَتھ مَثلَس کِہیٖنۍ کٔرِتھ ایٚکزَرسایِز چھِ دَپان أسۍ نارمٔلی واش واش کَڑان مَثلن ہُہ یہِ تہِ البتہ یوگا چھ

تَنٛدرُستہٕ مَثلن تھاوان صحت مَنٛد مَثلن تھاوان بیٚیہِ طاقت دِوان یوگا گَژھِ کَرُن یہِ چھُ واریاہ زِیادٕ بہتٔریٖن